مےٚ چھُ باسان پانَس مَنٛز کینٛہہ ٹیلنٹ چھُ مےٚ خاص کَر سپوٹسَس یا گِندنَس وِندنَس رِلیٹِڈ تَتھ مُتعلِق چھُ مےٚ زَبَردَست ٹیلنٹ باسان پانَس مَنٛز یُس زَن کِرکَٹ چھِ گیمہٕ واریاہ ٹیلَنٹ باسان بییٚہِ چھُ مےٚ کامَن سیٚنس واریاہ اَصل کٲم چھ کَران لَگ بَگ چھُس بہٕ پرتھ کانٛہہ کٲم کَران بَڑٕ اَصل پٲٹھۍ ٹھیک چھُ باسان مَطلَب زیادٕ مےٚ دِکَت چھِ یِوان کِہیٖنۍ تہِ بییٚہِ ہَسا چھُس بہٕ زَن یہِ حظ رَنٛگ کٲم کَران رَنٛگ مےٚ ٲس پینٹِنٛگ واریاہ اَصل تَگان کَرُن سُہ ٹیلَنٹ تہِ چھُ مےٚ باسان مےٚ مَنٛز چھُ واریاہ اَصل یِم چھِ کینٛہہ ٹیلَنٹ یِم نہٕ مےٚ پانَس مَنٛز باسان چھِ زِ واریاہ اَصل چھِ جان چھِ یِم مےٚ مَطلَب فٲیِدٕ چھِ دِوان مےٚ واریاہ تَگان چھِ اَصل تَگان کَرٕنۍ یِم چھِ کینٛہہ چیٖز یُہے رَنٛگ گیُندُن کِرکَٹ وِرکَٹ بییٚہِ چھُس بہٕ پَران تہِ تَتھ مَنٛز تہِ چھُس بہٕ ٹھیٖکھ وۄنۍ گوو کرکٹ تہٕ رَنٛگ سٲزی چھِ مےٚ پینٹِنٛگ حظ کَرٕنۍ تَگان واریاہ اَصل